ہیٚلو السلامُ علیکُم مےٚ حظ اوس ہیر کَٹ اکھ کَرُن تہٕ مگر مےٚ اوس سٹایل تھاوُن یُس وِراٹھ کوہلِیَس چھُ